ییٚلہِ کانٛہہ مطلب نَفر چھُ گیم گنٛدان تَمہِ سۭتۍ چھُ روزان سُہ واریاہ اَصٕل پٲٹھۍ کیازِ کہِ تٔمۍ چھِ آسان دورٕ دورٕ کران تَتھ منٛز اوٚرٕ یورٕ کران تَتھ منٛز تٔمِس چھِ آسان مطلب خوٗن آسان تٔمِس دورٕ کران تتھ منٛز اَصٕل پٲٹھۍ سُہ چھُ آسان تمہِ ساتہٕ تَنٛدرُستہٕ تٔمِس چھُ واش آسان درومُت أڈجٮ۪ن ؤڈجٮ۪ن ہر کُنہِ تانَس نیران واش آسان فِٹ تَمہِ ساتہٕ تمہِ سۭتۍ چھُ سُہ فٹ گژھان کیازِ کہِ سُپورٹسس منٛز چھُ اسہِ پیٚوان ہورٕ یورٕ کرُن جنپ پیوان تُلنہِ کِرکَٹ گنٛدان چھِ بیٹس چھِ گنٛدان تَمہِ سۭتۍ چھُ اَسہِ مطلب اَصٕل پٲٹھۍ روزان دو چھُ یِوان سِٹیمنا چھُ مطلب أنٛدرۍ بڑان اسہِ بیٚیہِ چھُ اکھ چیٖز تَمہِ سۭتۍ اَگر کانٛہہ عام اِنسان تراون کٲنٛسہِ مطلب یُس گیم آسہِ گنٛدان تٔمِس نِش تِمن منٛز یی دۄہے تِمن منٛز یہِ سیٚود فَخر اَگر بہٕ کُنہِ سُپورٹس مطلب کُنہِ گیمہِ منٛز چھُس گنٛدان کانٛہہ کھٮ۪ل چھُس گنٛدان مےٚ چھُ یِوان دوٗری أتھہِ کیازِ کہِ مےٚ چھےٚ آسان سۄ گنٛدمٕژ مےٚ چھِ گژھان آسان سۄ گنٛدٕنۍ مےٚ چھےٚ آسان پَتہٕ اَتھ کیاہ پَزِ مےٚ کَرُن کیاہ چھُ نہٕ کَرُن بہٕ چھُس آسان تندرُست تَمہِ خٲطرٕ تَیار مےٚ چھےٚ آسان سۄ گنٛدِنۍ مےٚ چھےٚ ورزِش آسان درٲمٕژ مےٚ چھُ آسان خوٗن مطلب بہٕ چھُس آسان ییٚلہٕ گوٚوُمُت أڈجہِ چھِ آسان مطلب برابر آمٕژ تَمہِ سۭتۍ گیمو سۭتۍ چھِ یِہوے گژھن مطلب گیمہٕ سۭتۍ چھُ اِنسان روزان فِٹ بیٚیہِ چھِ اِنسانَس گژھان کٲم تَمہِ سۭتۍ چھِ ورزِش نیرن مطلب ریس چھِ کران دو چھِ یِوان گژھان زیادٕ بَڑان